کَتھا کٕلاسِکَل چھِ آسان ہِپ ہاپ چھُ آسان تہٕ یُس فیمَس اِنڈیا ڈانٛسَر اَکھ زانان بہٕ سُہ گوٚو اکھ گٔے گیٖتا بیٚیہِ گوٚو رومیو ڈِسوٗزا تہٕ بیٚیہِ گوٚو مایِکٕل جَیکسَن